مےٚ حظ اوسوُ تۄہہِ نِش آرڈر کوٚرمُت مےٚ حظ اوسوُ تۄہہِ اکھ اٮ۪ڈرس دِیُتمُت وۄنۍ حظ چھس بہٕ یژھان پنُن اٮ۪ڈرس چینج کرُن مہربٲنی کٔرتھ رٔٹِو تُہۍ میون نوٚو اٮ۪ڈرس